اگر أسۍ کَتھ کَرو لٔرنِنٛگ اَپرچُنٹیٖز ٹھیٖک لٔرنِنٛگ اَپرچُنٹیٖز کیٛاہ کیٛاہ چھِ یَتھ سٲنِس ڈِسٹرٛک گاندربلس منٛز ٹھیٖک اورآل ڈٮ۪ولَپمٮ۪نٹ یا گرٛوتھ خٲطرٕ ٹھیٖک ییٚمہِ ساتہٕ زَن أسۍ وٕچھان چھِ آز چھِ زیادٕ پَہَن یِوان پٮ۪وان اِنسانَس ٹٮ۪کنِکٕل اِنسچوٗٹَن ہٕنٛز ضٔروٗرت ٹھیٖک اگر اِنسان فار اٮ۪گزامپٕل کُنہِ جایہِ چھِ آسان کیٚنٛہہ پرٛوجَکٹ ؤرٕک دِژمٕژ کِسی یوٗنیوَرسِٹی میں کسی کالیج مےٚ چاہے تَتہِ پی پی ٹی چھِ آسان بَناوُن یا پی پی ٹی معنی گوٚو پاوَر پویِنٛٹ پرٛٮ۪زَنٹیشَن ٹھیٖک پَتہٕ چھِ آسان سُہ أسۍ چھِ سُماٹ کوٗ کٕلاس روٗمَس منٛز لٮ۪کچَر کَرُن ڈیٚلِوَر ہورٕ چھِ آسان پی پی ٹی سٕلایڈٕس آسہِ شو کَرٕنۍ ٹھیٖک گوٚو تِم پی پی ٹی سِلایڈٕز شو کرنہٕ باپتھ چھِ اَسہِ پٮ۪وان ضُروٗری تِم چیٖز ہیٚچھِنۍ تِم چیٖز کَتہِ ہیٚچھو أسۍ تِم چیٖز ہیٚچھو أسۍ یِمنٕے ٹٮ۪کنِکٕل اِنَسچوٗٹَن منٛز تِم ٹٮ۪کنِکٕل اِنَسچوٗٹَن منٛز کِتھ کٔنۍ گژھِ اَسہِ اٮ۪ڈمِشَن یِمَن ٹٮ۪کنِکٕل اِنَسچوٗٹَن منٛز ہَسا چھِ اَسہِ یِتھ کٔنۍ اَمہِ آیہِ گژھان اٮ۪ڈمِشَن کہِ اَسہِ چھِ پٮ۪وان اَتہِ باضٲبطہٕ پٲٹھۍ رَجِسٹرٛیشَن کَرٕنۍ فارَم بَرُن ٹھیٖک تہٕ پَتہٕ چھِ اَسہِ پٮ۪وان اَتہِ کٕلاسِز اٮ۪ٹینٛڈ کَرٕنۍ ڈیلی شڈوٗل پٲٹھۍ ہَسا چھِ اَسہِ اَتہِ پٮ۪وان اَتہِ کٕلاسِز اٮ۪ٹنٛڈ کَرٕنۍ گوٚو اَتہِ چھِ أسۍ سِکِل ہیٚچھان ٹھیٖک ییٚمہِ ساتہٕ یُس زَن أسۍ کانٛہہ تہِ ٹٮ۪کنِکٕل کٲم ہیٚچھو یہِ چھِ اَسہِ سٲلِم یِوان سِکلَس منٛز مُجراہ ٹھیٖک ہاں اَتھ بَرعکس اگر أسۍ وٕچھُو اَمہِ ٹٮ۪کنِکَل وَرٲے ٹھیٖک ٹٮ۪کنِکَل سُہ تہِ چھِ یِوان ٹٮ۪کنِکَلَس منٛز آز چھِ زیادٕ پَہَن آی ٹی آی کورسَن پٮ۪ٹھ یِوان تَوَجُہ دِنہٕ آی ٹی آی یَس منٛز کیٛاہ کیٛاہ چھِ اَسہِ یِوان سِٹِنوگرٛافی چھِ یِوان کوپا کورس چھِ یِوان کوپا وَنیو کَمپیوٗٹَر آپریٹَر آپریٹَر پرٛوگرامٕگۍ اَسِسٹَنٛٹ اٮ۪لیکٹِرٛشَن چھِ یِوان پٕلَمبَر چھِ یِوان یِم یِم چیٖز چھِ اَتہِ ہیٚچھان یِوان گوٚو ییٚمہِ ساتہٕ زَن اِنسان یِم سٲلِم ٹٮ۪کنِکَل اَپرچُنِٹیٖز لٔرنِنٛگ اَپرچونِٹیٖز ہیٚچھِ ٹھیٖک أمِس ہَسا چھِ اَتہِ یِمو ذٔریعہِ ہَسا ہیٚکہِ یہِ پَتہٕ کُنہِ پرٛایویٹ کَمپٔنی منٛز اَکھ روزگار حٲصِل کَرنُک ذٔریعہٕ حٲصِل کٔرِتھ